یِم شخص ٲسۍ یِمن مُتلِق أسۍ کَتھ کَرو کلپنا چاولہ سنیتا ولیمٕز راکیش شرما یِم گٔیے تِم اِنسان یِم اَکہِ پِلینیٹ پٮ۪ٹھ بیٚیِس پِلینیٹس پٮ۪ٹھ کھٔتۍ مَگر یِمن پٮ۪ٹھ کیازِ کوٚر ہِنٛدُستانن پراوُڈ کیازِ کہِ یِم ٲسۍ ساینٹِسٹ یِم کھٔتۍ ییٚتہِ پٮ۪ٹھ تور تہٕ تِتِچ حالات ؤنِکھ اَسہِ ییٚتہِ بۄنہٕ کَنہِ کیازِ کہِ تَتِچ یِمو کیاہ کوٚر اَسہِ تَتہِ پٮ۪ٹھ بَیان یہِ تَتہِ بۄن ؤسِتھ ییٚتہِ کیاہ کوٚرُکھ اَسہِ بَیان تَتِچ زنٛدگی کمہِ آیہِ چھِ تَتیُک سُہ پِلینیٹ کیُتھ چھُ سُہ روڈ مطلب تَتِچ زنٛدگی ہِنٛدۍ سٲری یِم چیٖز ؤنِکھ اسہِ تَمہِ سۭتۍ چھُ اَسہِ پراوُڈ یِوان انسانن پٮ۪ٹھ یِم تور کھٔتۍ تَتہِ بۄن ؤسِتھ کورُکھ اَسہِ تِتِچ سۄ حالات بَیان